ہیٚلو اسلام علیکُم تُہۍ چھُو حظ یہِ دُکانٛدار مےٚ اوس یَتھ سیفرانَس تہٕ بیٚیہِ کٲشِر مَرژٕوانٛگنَس پرٕٛژھُن پرٛایِس کیٛاہ چھُ یِمَن سیفرانَس کوٗتاہ پرٛایِس اَچھا ٹھیٖک تہٕ کٲشِر مَرژٕوانٛگَن اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ یِمہٕ ہو بہٕ اَپٲری تہٕ مےٚ تھٲوزیٚو یِم زٕ چیٖز